اَگَر أسۍ گیمَن ہنٛز کَتھ کَرو برونٛہہ کالِہ ٲسۍ لُکھ گنٛدان واریاہ گیمہٕ تِمَن منٛز اوس یِوان کَبَڈی گٔلی ڈنڈا یعنی لٕٹھ کی لوٚٹھ یَتھ وَنان چھ أسۍ تم ٲسۍ أچھ تٔھپِس گنٛدان آنکھ مچولی یَتھ وَنان چھِ أردووَس منٛز تِمۍ ٲسۍ گِنٛدان تَتھ ٲسۍ تِم ونان ریٚڈی شیٚڈی سُہ اوس یِتھ کٔنۍ أسۍ کھو کھو چھ گنٛدان اَز تہٕ یِتَھے کٔنۍ ٲسۍ یِم بیٹ بیٹ ٲسۍ یِم گنٛدان یَتھ کِرکَٹ أسۍ وَنان چھِ تہٕ یِم ٲسۍ گنٛدان مَگر ہَچِہ بالہِ اَگر وُنکیٚس کہِ زمانٕچ کَتھ کرو أسۍ اَز یِم بَچہ چھِ آسان گۄڈنیٚتٕھے چھِ یِم گنٛدان کِرکٹ یِم چھِ فُٹ بال گنٛدان والی بال گنٛدان چٮ۪س چھِ یِم گنٛدان بیڈمنٹَن چھِ یِم گنٛدان کھو کھو چِھ یِم گنٛدان یِتَھے کٔنۍ چھِ واریاہ گیمہٕ یِم یِم گنٛدان چھِ

مَگر زیادٕ تَر چھِ ییٚتِہ سٲنِس گامَس منٛز اَگَر وٕچھو أسۍ زیادٕ تَر چھِ ییٚتِہ لُکھ فُٹ بال گنٛدان تہٕ بیٚیہِ چھِ گنٛدان یِم والی بال تہٕ بیٚیِہ کرکَٹ یِم ترےٚ گیمہٕ چھِ زیادٕ پہَم مشہوٗر